کٔشیرِ منز چھ لگ بگ زِ تۄوُہ ڈِسٹِک یتھ منز بہٕ پانہٕ یتھ روزان چھُ یتھ ڈِسٹکٹس چھُ ناو کۄلگوم یہِ چھُ یتھ اند پکۍ باقٕے ڈِسٹِک یتھ پاٹھۍ چھ اسلاآمباد تتھ چھ بیاکھ ناو اننتہٕ ناگ بیاکھ یُس اسہِ ہمساے ڈِسٹِک چھُ سہُ چھُ شُپین بیاکھ یُس ڈِسٹِک تٔمۍ اُکُن چھُ سہُ چھُ سرینگر یا چھس أسۍ ونان شہر کٔاشِر پاٹھۍ بیاکھ ڈِسٹِک یُس چھُ سہُ چھُ کوٚپوور یُس نارتھس کُن یوان چھُ